ہیٚلو اسلامُ علیکُم ٹھیٖک چھِو ہیلو ہیٚلو آ یہِ کَتھ چھُو حظ ہٮ۪وان یہِ چھِو حظ آ تُہۍ چھِو حظ بازر ؤنکیٚس

اَسہِ اوس ہُہ شمیٖنا زٲنۍ وُن حظ تمہِ تٔمی دیُت اَسہِ نَمبر اَسہِ ٲس گاڈٕ کِلوٗ زٕ ضوٚرتھ ہاے مگر ضروٗری حظ اوس ضوٚرتھ ؤنکینَس زٕ کِلوٗ کیٚنہہ تۄہہِ وٲتۍ وٕز وۄنۍ گاڈٕ تُہۍ مہ حظ کھٔسو بیٚیہِ کینٛہہ اور کِنہٕ نہ صبُحس مےٚ کیٚنٛہہ کٔرِو حظ کٲنٛسہِ چھُو حظ کٲنٛسہِ ہُنٛد نَمبر یا کیٚنٛہہ تَتہِ مطلب اَسہِ بَنہُن زٕ کِلوٗ اوس ضوٚرَتھ اَسہِ تِم کَر حظ یِن نہ نہ وۄنۍ کیاہ حظ بَنہِ مےٚ ٲس ضوٚرَتھ اَتھہِ مےٚ اوس مےٚ اوسس ماز واز چھُنہٕ کھٮ۪وان ماز واز کیٚنٛہہ تمہِ موٗجوٗب اَ ییٚتہِ چھِ بَنان مگر چھِ ییٚہِت پَنجٲبۍ یہِ چھِنہٕ پاے کِہیٖنۍ تِم کیٛاہ چھِ آسان البتہ سۄ چھنہ سۄ شمیٖما سۄ آیہِ مےٚ سۭتۍ سُے آیہِ مےٚ سۭتۍ دوٚپُن أسۍ پٲٹھۍ وَلہٕ بہٕ ہاوَے اَتہِ تٔمۍ ژھانجے واریاہ مگر تتہِ آسہٕ سارے پَنجٲبۍ گاڈٕ تہٕ سُلہِ کٔژھِ بَجے حظ اَگر حظ یہِ راتَس بیٖٹھ تیٚلہِ اگر نہٕ یہِ کتہِ چھِ مانان راتَس بِہُن ؤنکیٚس کٔرِو حظ تُہۍ کٚیٚنہہ اَگرٕے تۄہہِ کِلوٗوے بَنیو ؤنکیٚس کِلوٗ تہِ بَنہِ نہ حظ

وٕ کیاہ حظ صُبحس تیلہِ صبحس تیٚلہِ سوٗزوٕ تُہۍ صبُحٲے ٲٹھ بَجے اَدٕ حظ ٹھیٖک سُہ کَنفٲرٕم گوٚو یہِ صُبحس ہاں سُہ ہٕے درٛوگ چھُ گژھان اَدٕ حظ ٹھیٖک حظ چھُ وَل وٕچھو حظ صبُحس تیٚلہِ کیٛاہ کَرو مگر صُبحس سوٗزیو ہا آ صُبحس نہٕ بازرٕ خٲلۍ زیو تُہۍ بہٕ سوزٕ اوٗرۍ نَفر اَدٕ حظ بیٚہہ خۄدایس حوالہٕ نٮ۪ٹؤرٕک چھِ کَم تھوڑا اسہِ اۭں